ڈِیَٹ چھِ مےٚ تِم یاد تِمو منٛز چھُ اَکھ پٲنٛژھ اَگسٹ زٕ ساس کُنوُہ اَیبرُوگَیٚشَن آف آرٹِکل ترٛےٚ ہَتھ سَتَتھ جے اَیٚنڈ کے جے اَیٚنڈ کے یَس منٛز ٲس سٹَیٹ اَتھ بَنے زٕ یوٗنِیَن ٹَیرِیٹَرِی اَکھ بَنے یَس جے اَیٚنڈ کے بیٛاکھ بَنَے یَس لَدَاخ پٲنٛژھ اَگستہٕ کُنوُہ شیٚتھ تہٕ سَتٲج گوٚو ہِنٛدوستان آزاد کُنوُہ شیٚتھ پانٛژس منٛز گوٚو پاٹِشَن آف بؠنٛگال اَتھ بَنے زٕ وَیٚسٹہٕ بٮ۪نٛگال تہٕ ایٖسٹہٕ بٮ۪نٛگال ویسٹہٕ بٮ۪نٛگال چھُ ہِنٛدُستانَس منٛز اَکھ سٹَیٹ بِیَاکھ چھَس بنٛگلادَیش کُنٛتٕرہ میے زٕ ساس تُرٛۆوُہ زِیوٗن فِفتہٕ چِنٛے سُپَر کِنٛگَن آیۍ پی ایٚل کُنوُہ اپریل زٕ ساس کُنوُہ گٔے فادٲرَس ڈِیٚتھ